ییٚلہ تہِ ہَسا کٔشیٖرِ منٛز روزن وٲلِس اِنسانس بیٚیہِ کُنہِ مُلکس منٛز یا بیٚیہِ کُلہِ رازدٲنی منٛز روزن وٲلِس اِنسانس سۭتۍ آسہِ کَتھ کَرٕنۍ یُس زَنہٕ کٲشِر زبان آسہِ نہٕ ہٮ۪کان سمجِتھ یا کٲشِر زبان آسہِ نہٕ ہٮ۪کان بوٗلِتھ تہٕ کٲشِر ہَسا چھِ تِمن سۭتۍ تہِ آرام سان پٲٹھۍ ہٮ۪کان پنٕنہِ کَتھ ؤنِتھ ییٚلہِ یہِ بوزُن چھُکھ آسان تہِ ہٮ۪کان سمجِتھ سُہ پتہٕ نیٚبرِم مُلکُک ٹیٛوٗرسٹہٕ ٲسۍتن یا نیٚبرِم رازدٲنی ہُنٛد ٹیٛوٗرسٹہٕ ٲسۍتن یا کانٛہہ افسر ٲسۍتن ییٚتہِ کٲم کَران کٔشیٖرِ منٛز یا کانٛہہ کٔشی یا کُنہِ تہِ جایہِ ہُنٛد کانٛہہ اِنسانا ٲسۍتن یُس زن کٔشیٖرِ منٛز موٚزوٗرۍ کَرنہِ پنُن روزگار کماونہِ آسہِ آمُت تہٕ اَمہِ موٗجوٗب ہَسا چھِ کیٚنٛہہ کٲشِرۍ تِم ہَسا چھِ پٔرمِتۍ لیٖکھمٕتۍ تِم چھِ اَصٕل پٲٹھۍ ہٮ۪کان سمجتھ زِ اَسہِ کیٛاہ چھِ یہِ وَنُن یَژھان یہِ کیٛاہ چھِ وَنان یا أمِس کیٛاہ چھِ ضروٗرت تہٕ تِم چھِ تٔمۍ سٕنٛزے زبٲنہِ منٛز تٔمِس یورٕ واپس جواب تہِ دِوان تہٕ روٗد سَوال وۅنۍ تِتھٮ۪ن اِنسانن ہُنٛد یِم زن نہٕ پانہٕ پٔرۍمِتۍ لیٖکھمٕتۍ چھِ کیٚنٛہہ آسان تہٕ تِم چھِنہٕ ہٮ۪کان سمجھِتھ زِ یہِ کیٛاہ چھُ اَسہِ وَنان یا أمِس کِتھٕ پٲٹھۍ وَنو أسۍ اَمہِ سوالُک جواب تہٕ اَمہِ باپتھ ہَسا چھِ کیٚنٛہہ اِنسان کٲم کَران تِم ہَسا چھِ اَمہِ باپتھ بیٚیہِ کانٛہہ پٔرۍمُت لیٛوٗکھمُت اِنسان اَنان یُس زن تتھ زبانہِ ہٕنٛدِس بارس منٛز زان آسہِ تھاوان ییٚمِس زن انٛگریٖزۍ زبان منٛز ٹرٛانٛسلیٹر چھِ وَنان سُے ہَسا چھُ تِمن منٛز منٛزباگ روٗزِتھ اکھ مٔنٛزِم یور بَنان تہٕ سُہ چھِ أکۍ سٕنٛز کَتھ بیٚیِس تاران فِکرِ تہٕ کٲشِر سٕنٛز کَتھ چھُ تاران أمِس بیٚیِس زبان بولن وٲلِس سمٕجھ تَمہِ علاوٕ ہَسا چھِ اَزٕ ڈجٹل دور اَمہِ باپتھ ہَسا چھِ وارِیاہ کیٚنٛہہ تِتھۍ چیٖز تہِ آمٕتۍ بناونہٕ یا موبایلس منٛز چھِ کیٚنٛہہ ایپلِکیشنہٕ درٛامژٕ تِژھٕ یِم زن دِوان چھِ یُس زن بیٛاکھ زبان آسہِ تتھ چھِ تِم بناوان کٲشِر زبٲنۍ منٛز یُس کٲشِر زبٲنہِ منٛز پتہٕ یورٕ واپس وَنہِ جواب تِم چھِ تتھ تبدیٖل کَران تَمہِ سٕنٛزِ زبانہِ منٛز ییٚمِس سُہ یُس بوزن وول آسہِ تہٕ یِتھ پٲٹھۍ تہِ ہَسا چھِ کیٚنٛہہ کٲشِرۍ کَران بیٚیِس زبان بولن وٲلۍ نفرس سۭتۍ کتھ تہٕ اَمہِ علاو اگر أسۍ وُچھو اَمہِ علاو ہَسا چھِ گَژھان کٲم ییٚمِس نہٕ وۅنۍ پوٚرمُت لیٛوٗکھمُت تہِ آسہِ برٛونٛہہ کَنہِ کِہیٖنٛۍ نہٕ نہَ آسٮ۪ن پانَے پوٚرمُت تہٕ نہَ آسنَس یِم چیٖز برٛونٛہہ کَنٮ۪تھ یِتھٕ پٲٹھۍ مےٚ زن ووٚن یِمہٕ ایپلِکیشنہٕ چھِ آمژٕ اَز موبایلس منٛز یا موبایلہِ کہِ ذٔریعہِ چھِ ہٮ۪کان أسۍ ٹرٛانسلیٚشن کٔرِتھ یعنی اکھ زبان بیٚیِس منٛز تبدیٖل کٔرِتھ تہٕ سُہ ہَسا چھِ تَمہِ وِز کٲم کَران سُہ ہَسا چھِ کوٗشِش کَران اِشارن منٛز کَتھ کرنٕچ یعنی اگر اورٕ یِیہِ بیٛاکھ سُہ چھِ تٔمِس اِشارنٕے منٛز وَنان زِ ژےٚ کیٛاہ چھُے وُنکٮ۪نس کَرُن یا مےٚ کیٛاہ چھُ ضروٗرت یِتھٕ پٲٹھۍ زن وُچھو اگر ییٚتہِ کانٛہہ افسر چھُ آسان نیٚبرِم افسر تہٕ تٔمِس نِش چھِ اکثر یِم گامٕکۍ لُکھ چھِ گَژھان یِمو چھُنہٕ آسان پوٚرمُت لیٛوٗکھمُت کِہیٖنٛی نہٕ تہٕ نہَ چھِ ہٮ۪کان یِم تٔمۍ سٕنٛز زبان بوٗلِتھ یا سمجِتھ یِم چھِ تَمہِ وِزِ کَران کوٗشِش زِ یِم ہَسا کَرن کٲم یِم چھِ اِشاروٕے منٛز ہاوان تٔمِس اَسہِ ہَسا چھِ یِتھٕ پٲٹھٮ۪ن کٲم ژےٚ نِش تہٕ کیٛاہ سُہ کٲم ہیٚکیٛاہ مےٚ ژےٚ نِش بٔنِتھ یا ییٚمہِ ساتن بیٚیہِ زبانہِ ہُنٛد نفر یِمن کیٚنٛہہ منٛگان چھِ یِم چھِ تٔمِس یورے ہاوان زِ اِشارو منٛز ہاو سا اَسہِ ہَسا چھِنہٕ چٲنۍ یہِ زبان یِوان سمجھ کِہیٖنٛۍ تہٕ تَمہِ وِز ہَسا چھِ یِم پتہٕ کَران کٲم یِم ہَسا چھِ کَران اِشاروٕے سۭتٮ۪ن پانوٲنۍ کتھ باتھ تہٕ بیٚیہِ کُنہِ وِزِ چھِ کانٛہہ حالتا تِژھ آسان یٔمۍ مان ژٕ یُتھ یہِ زبان چھُ تہٕ یِمن زبانو منٛز ہَسا چھِ یِم تہِ خاص کَر یِوان چھِ یتھ ہندوستانس منٛز بولنہٕ تٮُ۪تھ یی بیٚیہِ نفرٕ پٮ۪ٹھ کانٛہہ سِٹیٹ چھِ یِوان یور یُس تٔمۍ سٕنٛز زبان چھِ آسان بیٚیہِ کٲشِر زبان چھِ کیٚنٛہہ الفاظ ہَسا چھِ یِمن منٛز پانوٲنۍ ہِوی وارِیاہ الفاظ چھِ تِتھۍ یِم ہَسا کٲشِر زبانہِ رلان چھِ پنٛجٲبۍ زبان سۭتۍ ییٚلہِ یِمہٕ ہینٛدی زبانہِ سۭتۍ تہِ چھِ رلان یا کیٚنٛہہ چھِ اُردوٗہٕکۍ تِتھۍ الفاظ یِم ہَسا رَلان چھِ یِمن زبانن سۭتۍ تہٕ ییٚمہِ ساتہٕ یِمن زبانن ہٕنٛدۍ بولن وٲلۍ لُکھ چھِ یِوان یور یِمن چھِ اَمہِ محاورٕ منٛزٕ اَکٕے کتھ تَران سمجھ یُس زن تِمن پنٕنہِ زبان سۭتۍ چھِ رَلان تہٕ تِمن چھِ تَمہِ سۭتۍ سمجھ تَران زِ یہِ کیٛاہ چھُ یَژھان وَنُن یا أمِس کیٛاہ وننُک مطلب کیٛاہ اوس